سٲنِۍ یۄس کٲشِر زبان چھِ یہِ چھِ اَکھ اہم رول ادا کَران باقٕیَن کَلچَرَل اٮ۪کٕسچینٛجن تہٕ بیٚیہِ دیٖگر مَمالِکَن یِم ہندوستانس منٛز چھِ تِمَن سۭتۍ رابطہ کرنہٕ خٲطرٕ حالانٛکہ یہِ چھٕ واریاہ سخ لَنٛگویج نیٚبرِمَٮ۪ن لُکَن خٲطرٕ کہ تِم وَنن اَتھ متعلق ٲں یہِ باشا ہٮ۪کَن تِم ؤنِتھ مگر سانہِ کٲشِر لُکَن یِم باقٕے باقٕیَن سِٹیٹَن منٛز روزان چھِ ہندوستانس منٛز تِمَن چھٕ أمِچ واریاہ پتہ آسان تہٕ اگر کٲشُر تہٕ کٲشُر چھِ نٮ۪برٕ رلان تہٕ تِم چھٕ پانہٕ ؤنۍ اصٕل پٲٹھۍ رابطہ ہٮ۪کان کٔرِتھ تِمَن چھُ پانہٕ ؤنۍ اصٕل پٲٹھۍ کُمنِکیشَن یِوان کرنہٕ کٲشِر لَنٛگویج چھَنہٕ زیادٕ زیادٕ تَر اِستعمال یِوان کرنہٕ کیٚنہہ کیٛازِکہ یہِ چھَنہٕ اَکھ آفشل زبان ہندوستانٕچ اسی لیے چھُ ٲں کٲشُر کَم یِوان نٮ۪برٕ بولنہٕ کم چھِ کم چھِ یِوان یہِ نیٚبرمٮ۪ن ٲں سِٹیٹَن منٛز بولنہٕ مگر چھِ یِوان زیادٕ بولنہٕ ٲں کٔشیٖر منٛز تہٕ کٲشِر زبان یۄس چھِ یہِ چھَنہٕ تیوٗتاہ ٲں رول ادا کران باقٕیَن یِم حصہٕ چھِ ہندوستانٕکۍ تِمَن سۭتۍ رابطہ کرنہٕ خٲطر مگر یِم سٲنۍ کٲشِر باے تہٕ بیٚنہِ نٮ۪برٕ روزان چھِ تِمَن سۭتۍ چھِ اسہِ رابطہ کرنَس منٛز واریاہ خوشی یِوان ییٚلہِ اسہِ پتہ چھِ لَگَان کہِ سون کٲشُر یا کٲشِر بیٚنہِ یا بوے سُہ تہِ چھُ کٲشُر بولان أسۍ تہِ چھِ تٔتھۍ سۭتی کٲشِر ونان